ہیلو وعلیکُم اسلام اسلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک اَسہِ ٲس ایٚکچُلی یَپٲرۍ بِہِو کٲم تہٕ تَمے کِنۍ ہیٚو نہٕ اَسہِ أسۍ کیٚنٛہہ وۄنۍ ہٮ۪کہٕ أمۍ یِمو أسۍ وۅنۍ یِمو أسۍ دۄیہِ ترٛیٚیہِ دۄہہِ یِمو أسۍ تُہۍ نِیِو ٹٮ۪نشَن کِہیٖنٛۍ تُہۍ مہٕ ہَٮ۪یِو ٹٮ۪نشَن کِہیٖنۍ أسۍ واتو أکِس دۄن دۄہَن تانۍ نہ نہ نہ أسۍ ٲسۍ یَپٲرۍ آوُر تَمے کِنۍ اوکے اوکے اَوکے نہ نہ نہ اَد کِیاہ